نہ مےٚ چھُنہٕ یُتھ کِہیٖنۍ وٕچھمُت البتہ مےٚ چھُ وٕنہِ تہِ یاد کہِ بَچپَنَس منٛز أسۍ ٲسۍ آسان بِہِتَن پںٛںِس باغَس نٮ۪برٕکنہِ تہٕ اَسہِ ٲسۍ تِمَن دۄہَن واریاہ زیادٕ کۄکَر آسان تہٕ یِم اَسہِ زٕ کۄکَر ٲسۍ آسان تِم ٲسۍ پانہٕ ؤنۍ پَتہٕ لَڑٲے کَران تہٕ دِگ دِگ کَران تہٕ یُس وٕچھنَس منٛز اَسہِ واریاہ زیادٕ مَزٕ اوس یِوان تہٕ مگر سٲتی سٲتی ٲسۍ کھۄژان تہِ بَس مےٚ چھَ یِہٕے اَکھ واقعہ یاد پنٛنہِ بَچپنُک نَتہٕ ہُتھ کٔنۍ چھُنہٕ مےٚ بیٚیہِ کِہیٖنۍ وٕچھمُت